اَسَلامُ علیکُم مےٚ چھِ ناو شاہ نِسا بہٕ چھَس بَنٛڈپورِ روزان تُہۍ چھُو کُلٮ۪ن ہِنٛدِس بارَس منٛز چھِ مےٚ وَنُن تہٕ بہٕ کِتھ کٔنۍ چھَس پِرٛڈیوٗس کَران پٕلانٛٹٕس مور پٕلانٛٹس کِتھ کٔنۍ چھَس بہٕ پِرٛڈیوٗس کَران بہٕ چھُس یِتھ کٔنۍ کَران مور پٕلانٛٹٕس پِرٛڈیوٗس تہٕ أسۍ چھِ گۄڈٕ بیول آنان بہٕ چھَس ویسے پَنٛنُے بیول تھاوان گَرِ بہٕ چھُس نہٕ مٔلۍ ؤلۍ آنان بیول کِہیٖنۍ بہٕ چھُس تھاوان گَری بیول گُلہِ آختابٕکۍ بیول ہر کانٛہہ قسٕم بیول چھَس بہٕ گَری تھاوان ییٚکیٛاہ ٲدی ٲسٕس بہٕ یِم بیٛٲلۍ ویٛٲلۍ کُلۍ وُلۍ کٔرۍ مےٚ اَپٲرۍ پارکہِ ہِنٛدۍ صاف تِکیٛازِ آز آو ہَرُد آز چھِنہٕ آب وابٕچ ضٔروٗرت تہِ چھَنہٕ آز کُلٮ۪ن کِہیٖنۍ مےٚ کٔڑۍ یِم گُلہِ آختابٕکۍ بیٛٲلۍ ویٛٲلۍ نٮ۪بَر تھٲیِم سُنٛمبھٲلِتھ مےٚ دوٚپ تِکیٛازِ ونٛدٕچ نِہٲلۍ چھِ الگ تھاوٕنۍ ونٛدٕ نِہٲلۍ کَرو الگ تہٕ یِم پوشہِ کُلۍ ٲسۍ مےٚ بیول ویول اوسُم وومُت کٔڑِم یِم بیٛٲلۍ نٮ۪بَر تہٕ ہۄکھؤیِم کٔرِم تھٲیِم سُنٛمبھٲلِتھ کٔرِتھ تہٕ تھٲیِم خاص کُنہِ دَجہِ وَجہِ منٛز کاٹنٕچ تَتھ منٛز چھِ روزان واریاہ اَصٕل بیگ ویگ کیٚنٛہہ بیول روزان چھِ اَتھ منٛز واریاہ اَصٕل تِکیٛازِ وۄنۍ کَرو أسۍ وَنٛدٕچ نِہٲلۍ وَنٛدٕ نِہٲلۍ کٔر مےٚ آز ماشاء اللہ واریاہ اَصٕل گٔے مےٚ یہِ ونٛدٕ نِہٲلۍ تِکیٛازِ سُہ چھِ گرٛیٖن ہاوسَسٕے منٛز آسان سُہ ونٛدٕ نِہٲلۍ تہٕ یُس ہُہ نِہٲلۍ چھِ آسان پَتہٕ سَمرٕچ تہٕ بَہارٕچ نِہٲلۍ چھِ آسان اَلگ مگر بہٕ چھَس نہٕ بازرٕ وازرٕ چھِس نہٕ بہٕ بیول آنان مٔلۍ ؤلۍ کِہیٖنۍ مےٚ چھِ ماشاء اللہ بیول نیران سورُے گَرِ ہَر کانٛہہ بیول چھِ مےٚ نیران چاہے وارٮ۪ن ہُنٛد بیول آسہِ اَلہٕ بیول آسہِ ہاکہٕ بیٚیہِ کانٛہہ بیٛٲلۍ آسَن بہٕ چھَس سٲری بیٛٲلۍ تھاوان گَرِ تہٕ پوشہِ بیول تہِ چھَس بہٕ گَری تھاوان پَنُن ہَر کانٛہہ بیول چھِ مےٚ گَری آسان پَنُن تہٕ مگر واریاہ چھِ یہِ گژھان مہمان ییٚلہِ یٮ۪وان چھِ آنان چھِ أسۍ کُرسی وُرسی تھاوان چھِ ٹیبٕل چھِ أسۍ تھاوان کُرسی چھِ أسۍ تھاوان اَتھ پارکہِ منٛز لایٹہِ آسہٕ نہٕ مےٚ اَتھ پارکہِ کِہیٖنۍ ماشاء اللہ ٲسٕم بھابھی آمٕژ دَپان ٲس بہٕ تہِ تھاوَے لایٹہِ اَتہِ پارکہٕ وارکہٕ تھاوو اصٕل پٲٹھۍ لایٹہِ لٲگِتھ أسۍ تہٕ تُہۍ تہِ تھٲیِو لایٹہِ لٲگِتھ لاجہٕ اَسہِ آز یِم پارکہِ لایٹہِ وایٹہِ ٲسٕم بھابھی آمٕژ گٔے بھابھی واریاہ خوش بیٚنہِ ٲسٕم آمٕژ یہِ تہِ گٔے واریاہ خوش دوٚپُن پارک چھِ واریاہ شوٗبدار گٔمٕژ تہٕ ٲس اَسہِ آز ٲسی أسۍ وَنٛدٕ نِہٲلی اَتھ لاگان گٔے واریاہ اَصٕل یہِ پارک مہمان تہِ چھِ یِوان بیٚہوان چھِ سٲری پارکہِ منٛز اَنٛدر چھَنہٕ وۄنۍ بَہارَس چھِنہٕ مانان اَنٛدَر اَژُن کِہیٖنۍ وۄنۍ چھِ آز ونٛدٕ ونٛدَس چھِنہٕ پارکہِ منٛز مانان تِکیٛازِٕ راتہٕ پٮ۪ٹھ اوس واریاہ موسم سَرٕد موسم اوس واریاہ سردی چھِ آز تہٕ أسۍ آز ٲسۍ أنٛدرٕ کَنی مہمان بِہِتھ وَنُن چھُم یہِ کہِ یہِ أسۍ مٔلۍ آنو بازرٕ یِم بیٛٲلۍ پوشہِ بیٛٲلۍ یِم مٔلۍ آنو تہِ چھِ واریاہ اَصٕل گژھان کیٛازِ کَرو فٔضوٗل رۄپَے أسۍ ضایع نیٚبرٕ کَنۍ آنو أسۍ بیٛٲلۍ ییٚلہِ بہٕ وارٮ۪ن سبزیَن ہِنٛدۍ بیٛٲلۍ تھاو گَرِ پارکہِ ہِنٛدۍ بیٛٲلۍ کیٛازِ تھاونہٕ بہٕ گَرِ بہٕ چھَس تمام بیٛٲلۍ تھاوان گَرِ بازرٕ کھۄتہٕ تِکیٛازِ بازرٕ چھَنہٕ بیول تہِ اَسہِ اٮ۪وٮ۪لیبٕل واریاہ اَصٕل کِہیٖنۍ تِکیٛازِ مارچَس منٛز چھِ زیادَے بیٛٲلۍ آسان دَہ بَہہ قٕسٕم بیٛٲلۍ چھِ آسان مگر تیٖتیٛاہ چھَنہٕ تیوٗتاہ چھَنہٕ آز اگر أسۍ کَرو یِم بیٛٲلۍ ویٛٲلۍ وَوو تِکیٛازِ مارچَس منٛز کَڑو أسۍ تِم اَکھ کٕنو بازرَس منٛز اگر ترٛاوو رۄپیہِ دَہ تہِ بَنَن بیٚیہِ کَرو پانَس تہِ روزِ پارک شوٗبدارہَن بَنہِ پارک تِکیٛازِ واریاہ اَصٕل بہٕ چھَس سارنی کَران گورمٮ۪نٛٹَس تہِ اپیٖل اَمہِ خٲطرٕ دِیِو تۄہہِ خاص تَوَجہ پٕلانٛٹسَن خٲطرٕ پِرٛڈیوٗس مور پٕلانٛٹٕس کَرنہٕ خٲطرٕ دِیِو سا تُہۍ تَوَجہ تِکیٛازِ بیٛٲلۍ تھاوو أسۍ گَری پَگاہ چھِ یہِ نِہٲلۍ وِہٲلۍ نیران نٮ۪مو بازر یِم کٕنٕنۍ تہِ رۄپیہِ دَہ تہِ بَنَن تہٕ مَجبوٗری کیٛاہ چھِ بازرٕ آنٕنۍ مےٚ باسان بیٚیہِ ساروے کھۄتہٕ چھِ یِم بیٛٲلۍ اَصٕل ہیبرِڈ بیٛٲلی چھِ واریاہ اَصٕل تہٕ بہٕ چھُس پَنٛنُے بیول تھاوان ضٔروٗرت چھِنہٕ بازرٕ آنٛنٕچ کِہیٖنۍ باقی وَسَلام